گٔرل اٮ۪جوکیشَن یا بہٕ کَرٕ کَتھ یِمچ زِ یُس میٛٲنۍ بیٚنہِ چھِ یَتھ فیٖلڈَس منٛز یۄس اٮ۪جُکیشَن سٕے یَژھِ تیٖژاہ اٮ۪جُکیشَن مےٚ مےٚ منٛز چھِنہٕ مےٚ چھِنہٕ کانٛہہ تیُتھ کانٛہہ نَگیٹِو پویِنٛٹ اَکھ کیٚنٛہہ زِ گٔرل اٮ۪جوکیشَن چھِنہٕ اِمپاٹَنٹ کہِ ییٖژاہ تٔمِس اٮ۪جُکیشَن پَرٕنۍ آسہِ ییٖژاہ نالیج تٔمِس گین کَرٕنۍ آسہِ یَتھ مُقامَس تانۍ تٔمِس واتُن آسہِ سُہ چھُ فی سُہ سُہ چھِ فیٖل فِرٛی کَرا زِ یَتھ مُقامَس تانۍ تٔمِس واتُن آسہِ تٔمِس چھَنہٕ کانٛہہ تہِ اِنفورس کَران کہِ ژےٚ چھِ یِژی اٮ۪جُکیشَن پَرُن تہٕ ژےٚ چھُے یِژی اٮ۪جوکیشَن حٲصِل کَرٕنۍ تہٕ چون اٮ۪جُکیشَن کَتھ لَگہِ یا بیٚیہِ کیٚنٛہہ ییٖژاہ مےٚ چھِ اَکھ مےٚ چھِ اَکھ پازِٹِو پویِنٛٹ زِ گٔرل اجُکیشَن چھِ واریاہ اَکھ تَتھ چھِ واریاہ زیادٕ بٮ۪نِفِٹٕس بینِفِٹٕس سُہ چھِنہٕ اَکھ اِنڈِجول اٮ۪جُکیشَن آسان کِہیٖنۍ گٔرل اٮ۪جوکیشَن یَتھ منٛز گٔرل اٮ۪جُکیشَن سُہ چھِ پَنٕنۍ أکِس فیملی أکِس اٮ۪جُکیٹ کَران یِم تٔمۍ سٕنٛز آف سپرِنٛگس آسان تِمن اٮ۪جُکیٹ کَرنَس منٛز واریاہ زیادٕ ہٮ۪لٕپ کَران میٲنۍ چھِ یِمَے کیٚنٛہہ پازِٹِو پازِٹِو پویِنٛٹٕز زِ گٔرل اٮ۪جُکیشَن چھِ واریاہ اِمپاٹَنٛٹ اینٛڈ بہٕ چھُس یہِ پرٛٮ۪فَر کَران زِ ییٖژاہ یُس میٛٲنۍ بیٚیہِ چھِ تٔمِس چھِ ییٖژاہ اٮ۪جُکیشَن حٲصِل کَرٕنۍ آسہِ تٔمِس چھِنہٕ کانٛہہ تہِ فورس کَران زِ ژٕ ژٕ مہٕ پَر کیٚنٛہہ سُہ گژھِ سُہ تٔمِس چھِنہٕ کانٛہہ تہِ فورس کَران کینٛہہ زِ ژٕ مہ پَر کیٚنٛہہ سُہ گژھِ سُہ کَرِ کَنٹِنیو زِ یوٚتانٮ۪تھ تٔمِس پَرُن آسہِ پَتہٕ چھُ بیٛاکھ اَکھ کۄہچَن اَکھ ییٚتہِ کیٚنٛہہ ڈِفِکَلٹیٖز یِم فیس کَران چھِ ییٚتہِ أسۍ گٔرلٕز اٮ۪جُکیشَن چھِ آز یُس ماڈٲرٕن ایریاہَس منٛز چھِنہٕ تِژھ کِنۍ ڈِفِکَلٹیٖز روٗزمٕژ کِہیٖنۍ خاص کَر أربَن ایریاہَس منٛز یا واریاہ رُ روٗلَر ایریاز تہِ چھِ ییٚتہِ چھِنہٕ کانٛہہ تِژھ اَکھ کیٚنٛہہ کیٚنٛہہ ڈِفِکَلٹیٖز روزمٕژ کہِ یَتھ منٛز گٔرل اٮ۪جوکیشَن چھِ یہِ اَکھ نَگیٹِو پویِنٛٹ اَکھ مےٚ نَے مانا کیٛازِکہِ گٔرل اٮ۪جُکیشَنٕچ أسۍ یِم اٮ۪نشَنٛٹ ٹایمٕز تِم نَہ ٲسۍ مانان زِ گٔرل اٮ۪جُکیشَن چھِنہٕ کانٛہہ بٮ۪نِفِٹ کیٛازِکہِ أمِس چھِ آسان گَرِچ کٲم کَران أمِس چھِ گَرِ انٛدرَے آسان روزُن بَٹ یِم یُس آزُک ماڈٲرٕن اٮ۪ریا چھِ یُس ماڈٲرٕن یُس مایِنٛڈ سٮ۪ٹ چھِ لُکَن ہُنٛد یَتھ منٛز گٔرل اٮ۪جوکیشنٕچ واریاہ بٮ۪نِفِٹٕس واریاہ اَکھ واریاہ سَپوٹ چھِ دِوان زِ گٔرل اٮ۪جُکیشَن چھِ واریاہ زیادٕ اِمپاٹَنٹ اِوَن کہِ سٲنۍ ساتہٕ روٗرَل ایٚریاہَس منٛز چھِنہٕ کانٛہہ تہِ تِژھ ڈِفِکَلٹیٖز گٔرل اٮ۪جوکیشَنَس منٛز یِوان نہ یَتانۍ مےٚ وُچھمُت چھُ یَتانۍ مےٚ پرٛٮ۪کٹِکَل چھِ کوٚرمُت یوتانۍ مےٚ اٮ۪کٕسپیٖریَنٕس کوٚرمُت چھِ پنٛنِس یَتھ ایریاہَس منٛز ییٚتہِ چھِنہٕ کانٛہہ تہِ تِژھ اَتھ ڈِفِکَلٹیٖز یَتھ منٛز گٔرلن گٔرلٕز یِم چھِ یِم کورِ چھِ یِمَن چھِ کانٛہہ اٮ۪جُکیشَن حٲصِل کَرنَس منٛز کانٛہہ تہِ ڈِفِکَلٹی یِوان کانٛہہ تہِ پرٛابلِم یِوان